ریٖسٮ۪نٛٹلی اوٚن مےٚ اَکھ پروڈکٹہٕ موبایِل فون اوٚن مےٚ ریٚڈمی نوٹ تھٲٹیٖن پرٛو یہِ چھِ واریاہ اَصٕل مَطلَب پروڈَکٹہٕ واریاہ اَصٕل موبایل پھون چھِ یہِ ٲٹھ جی بی چھِ امِچ ریم رام چھِ اَتھ اکھ ہَتھ تہٕ اَٹھووُہ جی بی کیمرا چھِ اَتھ واریاہ اَصٕل ژُہٲٹ میگا پِکسؠل چھِ یہِ واریاہ اَصٕل کیمرا چھِ فوٹو ووٹو واریاہ اَصٕل تُلان اَتھ چھِ واریاہ مَطلَب واریاہ اَصٕل فون چھُ یہِ یہِ چھِ اینڈرایڈ کاہ ؤرجَن چھُ یہِ اَلیوَن ؤرجَن کیٛاہ وَنَن پروسٮ۪سَر چھِ اَتھ اوکٹوکار پروسٮ۪س پروسٮ۪سَر اوکٹوکار پروسٮ۪سَر چھِ یہِ یہِ چھُ واریاہ اَصٕل پروڈَکٹہٕ چھِ یہِ واریاہ اَصٕل ٹھیٖک فون چھِ یہِ مطلب فوٹو ووٹو ٹھیٖک تُلان کیمرا چھِ اَتھ واریاہ اَصٕل اَتھ چھِ واریاہ ریم اَتھ منٛز چھِ واریاہ ہیٚکان مَطلَب پَنٕنۍ ڈاکمؠنٛٹہٕ ہؠکو تھٲیِتھ پَنُن مَطلَب ہَر کینٛہہ ہؠکو اَتھ منٛز سِکرِٹلی تھٲیِتھ مَطلَب یُس اَسہِ پَگَہہ مطلب پَنٕنۍ نوٹس ہیٚکو أسۍ تھٲیِتھ اَتھ منٛز پَنٕنۍ ہر مطلب یَتھ أسۍ مطلب کالجہِ منٛز چھِ ضروٗرتھ آسان نوٹس چھِ آسان بُکٕس چھِ آسان مَطلَب اَتھ منٛز ہؠکو أسۍ مَطلَب واریاہ کینٛہہ تھٲیِتھ امِچ ریم چھِ واریاہ زیادٕ یہِ چھُ واریاہ اَصٕل پھون کیمرا تہِ چھُ اَتھ واریاہ اَصٕل مطلب ٹھیٖک کیمرا چھُ اَتھ مطلب یُس مطلب اَسہِ کُنہِ تہِ ساتہٕ ضروٗرَتھ چھُ لَگان مطلب نوٹسَن چھُ آسان فوٹوٗ تُلُن یا پانَس چھُ آسان کانٛہہ فوٹوٗ تُلُن کینٛہہ کُنہِ فارمَس آسان ضوٚروٗرَتھ واریاہ اَصٕل فوٹوٗ وۄتھان اتھ یہِ چھُ واریاہ اَصٕل پروڈَکٹہٕ واریاہ اصٕل